اَسلام علیکُم ٹھیٖکٕے چھِوٕ اَصٕل پٲٹھۍ چھِوٕ اَچھا ٹھیٖک اَصٕل پٲٹھۍ چھِوٕ تُہۍ چھِوٕ یہِ باجِر کٲم چھِوٕ تُہۍ کران ٹھیٖک ٹھیٖک مےٚ دِیو مُشتاق احمدُن نَمبر یہِ حظ یہِ یِمَے مےٚ حظ ٲسۍ باجر پھیرٕ پانژھ شیٹھ ضوٚرتھ اَہن حظ اَہن حظ کیاہ بَنہِ چلو ٹھیٖک مَگر گژھِ آسٕنۍ اَصٕل واریاہ اَصٕل آسان چلو ریٹا کیاہ حظ گژھان نہ حظ وَنۍ تو کیاہ حظ کٔژ کُٹھ چھِ واتان أکِس گاڑِ منٛز اکھ ہَتھ تٔرہ کوٗتاہ نہ تیٚلہِ نٕے لَگہِ نہٕ پانٛژھ شیٹھ گاڈِ کِہیٖنۍ نہٕ تیٚلہِ لَگہِ مےٚ کاہوٕے بیٚیہِ کیاہ حظ لَگیم تیٚلہِ لگ بگ لگٮ۪م تَتھ وُہ گاڑِ چلو ٹھیٖک اٮ۪وٮ۪لیبٔل چھُ حظ بہٕ لاگہٕ ہا کٲم تیٚلہِ چلو وَنۍ کرو أسۍ باقٕے اتی کَتھ چلو حظ بِہو حظ رۄبَس حَوالہٕ